اَسَلامُ علیکُم یِم سٲنِس ایریاہَس منٛز ہَسپَتال چھِ تِمَن منٛز چھِ زیادٕ بھیٖڑ آسان اگر اِنسان یورٕ گٔژھِتھ سَہَل سَہَل چھِنہٕ ڈاکٹرَس نِش ییٚتہِ وٲری آسان اِنسان چھُ یَپٲرۍ دَپان یَپٲرۍ گژھٕ ہہ تہٕ تیٖژاہ بھیٖڑ چھِ آسان اِنسان بیٚیہِ ہا کُنہِ جایہِ پَتھَر تہٕ بِہتٕے چھُنہٕ ہٮ۪کان تِکیٛازِ بھیٖڑ چھِ تیٖژ آسان بھیٖڑ چھِ اَمہِ موٗجوٗب آسان اکھ چھُ تَتہِ ڈاکٹر اَکُے اگرَے ہُکُن یُکُن آسہِ ہا بیٛاکھ ڈاکٹر سٲ أکۍسٕے ہسپتالس منٛز اگرَے توتہِ زٕ ژور ڈاکٹر آسن بیٚیِس نِش گژھِ ہا بیٚیِس نِش گژھِ ہا ٹوٹَل چھُ تَتھ ڈاکٹر آسَن اَکُے اِنسانَس چھُ پٮ۪وان تٔمۍ سی أکۍسٕے نِش گژھُن نِباوُن چھُ پٮ۪وان أکۍسٕے پٮ۪ٹھ وۄنۍ چھِ أسۍ گژھان تور اگر أسۍ ڈاکٹرس نِش گژھو تہِ تَتہِ چھُ سُے اَکُے ڈاکٹر سُے چھُ وٕچھن تیٖتۍ ہن پیشنٹن گامس منٛز چھِ ییٖتیاہ لُکھ آسَن سٲنِس ایریاہس منٛز چھِ ییٖتیاہ لُکھ سارنٕے لُکن ییٚمِس دود کرِ تٔمِس چھُ پیوان تٔمۍسٕے أکِس ڈاکٹرس نِش وٕچھُن اَمہِ موٗجوٗب چھُ تتہِ بھیٖڑ گژھان واریاہ زیادٕ تَتہِ ییٚلہِ ڈاکٹر اَکُے اوس گژھِ نہ بھیٖڑ اَدٕ کیٛاہ گژھِ وۄنۍ اگرَے تویتہِ زٕ ژور ڈاکٹَر آسہِ ہَن بھیٖڑ تہِ گژھِ ہا نہٕ تیٖژ کینٛہہ ٹوٹَل چھِ ڈاکٹَر اَکُے پَتہٕ تہِ کیٛاہ کَرِ اَکھ ڈاکٹَر کۭتہَن وٕچھِ دۄہَس زیادٕ کھۄتہٕ زیادٕ پیشَنٹَن تٕرٛہَن سُہ دۄہَس پَتہٕ تہِ کۭتہَن وٕچھِ سُہ لُکھ چھِ آسان تیٖتۍ تَتہِ تہٕ اَکھ ڈاکٹَر کۭتِہَن مَکلاے تَتہِ وٕچھِتھ